بہٕ چھَس گٔمٕژ لیٚہہ کرگِل چھَس بہٕ گٔمٕژ نُبرا ویلی چھَس بہٕ گٔمٕژ سُپیٖتی ویلی چھَس بہٕ گٔمٕژ شِملا چھَس بہٕ گٔمٕژ منالی چھَس بہٕ گٔمٕژ اُتراکھنٛڈ تہِ چھَس بہٕ گٔمٕژ وۄنۍ چھَس بہٕ یَژھان بٔدٕروا گَژھُن بیٚیہِ کَشتٕواڑ اور چھَس نہٕ بہٕ گۄڈٕ زٕہٕے تہِ گٔمٕژ بہٕ چھَس یژھان یِم جایہِ وٕچھنہِ